اگر کشمیٖرچہٕ جِیوگرٛیفِکَل لوکٮیشنہِ ہِنٛز کَتھ کرو اَتھ چھِ واریاہ اَمیُک اِمپٮ۪کٹ چھُ روٗدمُت وٕنۍکٮ۪نَس ییٚتہِ کِس کاروبارس پٮ۪ٹھ اگر أسۍ کتھ کرو کہِ یہِ چھِ ساوُتھ ایشیاہس سۭتۍ سٮ۪نٛٹرٛل ایشیاہس سۭتۍ یا چیناہَس سۭتۍ چھِ اَتھ روٗٹ ہمالیہ چھِ اَتھ أنٛدۍ پٔتۍ نارتھ سایڈٕ یا ماونٹین تہِ چھِ اَتھٕ وٮ۪سٹ سایڈٕ کشمیٖرُک اگر أسۍ وٕچھو اَتھ چھِ بٔڑۍ بٔڑۍ گیٹوے تہٕ یا نیچرَل بیریَر چھِ یِوان گۄڈٕنٮ۪تھٕے اگر بہٕ کتھ کرٕ یُس سِلِک روٗٹ چھِ اگر بہٕ کتھ کَرٕ یُس کشمیٖرس پُزِشَن چھِ سِلِک روٗٹ سُہ تَمہِ سۭتۍ چھِ گژھان اَتھ یہِ کہِ یُس ساوُتھ ایشیا تہٕ سٮ۪نٛٹرٛل ایشیاہَس سۭتۍ چھِ یہِ چھِ ہٮ۪کان کنٮ۪کٹ گٔژھِتھ چیٖز اگر أسۍ وٕچھو یِمَن منٛز سِلِک چھِ یِوان یا مصالہٕ چھِ یِوان یا کیٚنٛہہ کَنہِ چھِ یِوان یِم قۭمتی کَنہِ چھِ آسان یِم چھِ اَمے روٗٹ گژھان پاس سُہ ٲسِن سرینگر یا لیہہ ٹرٛیڈِنٛگ سٮ۪نٛٹَر اَمہِ پتہٕ اگر أسۍ وٕچھو ییٚتہِ کُس کُس پہاڑ چھُ ییٚتہِ اگر أسۍ وٕچھو بانِہال پاس چھِ ییٚتہِ زوجیلا پاس چھِ ییٚتہِ یا برزوٚل پاس چھِ یِمو سۭتۍ چھِ گژھان کشمیٖرس اٮ۪نٛٹرٛی یِم پاس یِم چھِ یِم چھِ اَسہِ دِوان کہِ أسۍ چھِ اَتٮ۪تھ ہٮ۪کان کاربارٕ چھِ أسۍ ہٮ۪کان یِمَن جایَن کٔرِتھ البتہِ ییٚمہِ ساتہٕ شیٖن چھِ آسان یا کیٚنٛہہ چھِ آسان تَمہِ چھِ تھوڑا پرٛابلِم گژھان اَدٕ ونٛدَس منٛز اگر بہٕ کَتھ کَرٕ کہِ ونٛدَس منٛز چھِ تھوڑا پرٛابلِم گژھان اَمہِ پَتہٕ اگر بہٕ کَرٕ کَتھ کٲم واٹَر روٗٹ اگر بہٕ کَتھ کَرٕ یُس جہلِم چھِ جہلِم کِنۍ تہِ چھِ أسۍ ٹرٛیڈ کران یہِ چھِ واریاہہِ کِن کٔشیٖرِ ہِنٛدٮ۪ن واریاہن پارٹَن چھِ یہِ کنٮ۪کٹ کران پانہٕ ؤنۍ اَمہِ سۭتۍ چھِ کاربار گژھان اگر أسۍ وٕچھو پرٛٲنِس زمانس منٛز کیٛاہ اوس گژھان یِم یِہوٚے یہ آب یعنی کہِ رِوَر أسۍ یِم یِہٕنٛز لاینہٕ آسہٕ یِم آسہٕ واریاہ اصٕل اَکھ چیٖز کَمہِ خٲطرٕ یِم گوٚبۍ گوٚبۍ چیٖز أسۍ آسان تِم أسۍ اَمے ذریعہ پکناوان وٕنۍکٮ۪نَس کیٛاہ کیٛاہ چٮ۪لینٛج چھِ اِنفرٛاسٹرٛکچَرَس منٛز اگر أسۍ ریلوییِچ کتھ کرو یُس اوٚدھمپور سرینگر یا بارہ یوٗ اٮ۪س بی آی یَتھ أسۍ ونان چھِ یوٗ اٮ۪س بی آر اٮ۪ل اوٚدھمپور اَتہِ پٮ۪ٹھ گژھان اور پکان لِنٛک یہ ریل لِنٛک اَمہِ سۭتۍ کیٛاہ گوٚو اَمہِ سۭتۍ مِلہِ اَسہِ برٛونٛہہ کُن فٲیدٕ کہِ اَسہِ ہسا گژھِ یہِ باقٕے ہنٛدوستانَس سۭتۍ کنٮ۪کٹ روڈ کنٮ۪کٹِوِٹی ہِنٛز اگر تہِ کَتھ کرو کہِ واریاہ واریاہ چھُ وٕنۍکٮ۪نَس بڑان یہِ تہِ گورمٮ۪نٛٹ تہِ چھُ کوشِش کَران کہِ ٹنٛلہٕ کڑو یا نٔے نٔے پاس بناوو فٕلَے اوٚوَر بناوو ہَوہَس منٛز اگر بہٕ کَتھ کرٕ اِیَر ٹرٛانسپوٹ سُہ تہِ چھِ وٕنۍکٮ۪نَس زیادٕ زیادٕ گژھان ییٚتہِ اَمہِ پَتہٕ اَگر بہٕ کَتھ کرٕ کہِ گوٚو بہٕ وَنہٕ ٲخرَس پٮ۪ٹھ یِہوٚے کہِ جِیوگرٛافی چھِ ییٚتہِ الگٕے اَکھ اِمپٮ۪کٹ ییٚتہِ چہٕ ٹرٛیڈَس تہٕ کامٲرسَس پٮ۪ٹھ